گۄڈنٮ۪تھٕے وَنو أسۍ یہِ زِ سوشَل میٖڈیا اٮ۪کاونٛٹ چَلاوان سٲری مگر بہٕ ہٮ۪کہٕ پَنُن ؤنِتھ زِ مےٚ چھُ مَسا مَسا کٔرِتھ چھَس بہٕ چَلاوان اَکھ فیس بُک بیٚیہِ چھَس وٕچھاناوان کُنہِ کُنہِ ساتَن وَٹساَپ گوٚو اِمَے زٕ چھِ مےٚ تم سوشَل میٖڈیا اٮ۪کاونٛٹٕس گوٚو امہِ بٕز یوٗز چھَس کَران یا امہِ پَتہٕ وَنو أسۍ فیس بُک ہٕنٛدۍ ذٔریعہِ کیٛاہ چھُ اَسہِ گَژھان تٔمۍ ذٔریعہٕ چھَس بہٕ نِوٕز تہِ چھَس بہٕ وٕچھان یا اگر امہِ علاوٕ کیٚنٛہہ آسہِ وٕچھُن باقٕے مِثال یُنورسِٹی آسہِ اَپڈیٚٹٕس کھٲجمٕت گوٚو تم چھَس بہٕ ہٮ۪کان تمے ذٔریعہِ و ٕچھِتھَن یا بیٛاکھ اٮ۪پلِکیٚشنَہ وَنو أسۍ اِتھ کٔنٮ۪تھَن زِ جے کے اَپڈیٚٹٕس اَکھ اٮ۪پلِکیٚشَن چھِ گوٚو تمہِ ذٔریعہٕ تہِ چھِ ہٮ۪کان أسۍ یِم چیٖزٕز حٲصِل کٔرِتھ وَنو أسۍ فوٹوگرافَر فوٹوگرافَر چھَس نہٕ بہٕ اِتھ کٔنٮ۪تھَن وٕچھان کٕہٕنۍ تہِ گوٚو تمَن چھَس نہٕ بہٕ نہ وٕچھٲنی کِتھ چھِ تُلان کیٛاہ چھُ تُلان کُس چھُ تُلان أسۍ چھِنہٕ تم وٕچھان کِہیٖنۍ نہٕ گوٚو مےٚ ییٚلہِ فوٹو آسَن وٕچھِنۍ بہٕ چھَس پَنٕنی وٕچھان گوٚو بہٕ چھَس نہٕ لٕکھ ہٕنٛدۍ وٕچھان کِہیٖنۍ نہٕ امہِ علاوٕ چھَس بہٕ وٕچھان بیٚیہِ یِمہٕ یِم لَکٕٹۍ لَکٕٹۍ ویٖڈیوز چھِ آسان بَنٲومٕتٮ۪ن یا وَنو أسۍ یِمَن أزکہ شاٹ ویٖڈیوز وَنو أسۍ یا وِلاگٕس وَنو أسۍ گوٚو تِمَے چھَس بہٕ وٕچھان تھوڑا بہت اَتھ فیس بُکَس پٮ۪ٹھ گوٚو اَمہِ عَلاوٕ چھَن باقٕے اِنسان کَران کِہیٖنۍ باقٕے گَرٕ کامہِ مَنٛزٕے بِزی آوُر چھِ آسان اِنسان تہٕ امہِ علاوٕ چھُنہٕ ہٮ۪کان اِنسان کٔرِتھ کٕہٕنۍ تہِ سُہ اٮ۪کٹِوِٹِیا یا سوشَل میٖڈیا اٮ۪کاونٛٹَہ چھُنہٕ ہٮ۪کان کانٛہہ تہِ چَلٲیِتھ گوٚو یِم ہٮ۪کَن تم مطلب لوٗکھ چَلٲیِتھ یِم فری آسَن یا یِمَن نہٕ کانٛہہ کٲمٕے آسہِ یا یِمَن نہٕ گَرٕ آسہِ تَفریٖقا کانٛہہ ٹٮ۪نشَن گوٚو یِم ہٮ۪کَن تٕمَے وُچھِتھ